اسلام علیکم ٹھیٖک چھِو حظ اَسہِ حظ اوس کَرُن بانڈی پورہ فون این جی او ہٮ۪ڈَس سۭتۍ حظ ٲس کَرٕنۍ کتھ اَسہِ حظ یہ از اَسہِ حظ اوس تھوڑا پروگرام کَرُن ییتہِ ڈرٛگ ایڈِکشَن اَسہِ حظ اوس تُہُنٛد پٔرمِشن گژھِ ضروٗری آسُن تَوَے حظ

اَہن حظ توَے حظ کوٚر مےٚ تۄہہِ فون اہَن حظ اہَن حظ تہٕ مےٚ ترٛایے نہ حظ اوترٕ اَتہِ لیٹر تہٕ اَتھ مُتعلق تۄہہِ ۄ تۄہہِ دِتوٗ نہٕ زٚہریہ تتھ مُتعلق دیانے مےٚ دوٚپ بہٕ کَرو تۄہہِ ڈایریٚکٹ ونۍ کالٕے چھ چھُ ٹھیٖک حظ چھُ

تُہۍ ؤنِو حظ یہِ یہِ کَتہِ کَر حظ چھِ پروگرام ییٚتہِ بانٛڈی پورہ

ٹھیٖک حظ چھُ ییٚلہِ حظ تُہۍ ؤنِو تہٕ تیٚلہِ کَرَو

تہٕ تُہۍ حظ دیٖزیو یُس حظ ڈی سی صٲب چھُ تہٕ أمِس تہِ ؤنۍ زیو تُہۍ تُہۍ وچھُو یہِ کیٛاہ وَنہِ اَتھ مُتعلِق اَہن حظ ٹھیٖک کَر حظ کَرو أسۍ یہِ پرٛوگرام تیٚلہِ حظ گَژھِ جلدی گژھن پَتہٕ چھُ نہ حظ برونٛہہ کُن اسہ وندٕ تہٕ سُہ چھِ گژھان پرٛابلِم اَتھ منٛز اگر موسم گوٚو خراب تہٕ پَتہٕ ہیکو نہٕ کٔرِتھ فلحال یہِ کِہیٖنۍ تہِ نہٕ

ٹھیٖک حظ چھُ